اَتھ ہسا گٔے مےٚ لگ بگ گٔے مےٚ اَتھ اکھ زٕ ؤری أنۍ مٕتِس مطلب یہِ چھےٚ نہٕ مےٚ باسان یہِ چھےٚ نہٕ کمپٔنی تیٖژ زیادٕ رجِسٹر کینٛہہ تِکیازِ مےٚ ہسا چھِ اتھ گٔمٕژ اَتھ چھِ مایِک تہِ گٔمٕژ خراب اتھ چھُ ڈسپٕلے تہِ بیوٗٹھمُت مےٚ ہسا چھُ واریاہ زیادٕ گژھان یہِ مُشکِل چلاوان ہپٲرۍ ییٚلہِ مطلب فون چھِ کران اِمِچ مطلب یہِ آواز ٹھیٖک یِوان کینٛہہ ہینٛگ چھُ یہِ گژھان تہٕ بیٚیہِ چھِ اَتھ بیٚیہِ چھِ اتھ یہِ چارٕج چارٕج تہِ چھُنہٕ یہِ سہل سہل گژھنٕے بیٹری بیک اپ تہِ چھُنہٕ اَتھ کِہیٖنۍ تہٕ یہِ ہسا چھُ کیمرا تہِ چھُنہٕ اَتھ بیٚیہِ کِہیٖنۍ تہٕ یہِ ہسا چھُ واریاہ زیادٕ موکُر فون بہٕ ہسا چھُس وۄنۍ باسان مےٚ چھُ باسان بَن بدل کُنہِ کمپنی سۭتۍ کرٕ بہٕ رٲبطہٕ تہٕ بہٕ ہَسا اَنہٕ وۄنۍ بدل نوٚو فون